اکہِ ساتہٕ گوٚوُس بہٕ دوستَن سۭتۍ بایکِنگ ٹرٕپ پٮ۪ٹھ اَسہِ سیٚمِسٹَر ایٚکزام مۄکلِیو اسہِ وۄنۍ اوس اَکھ ریٚتھ چھُٹی اَسہِ کوٚر پٕلان أسۍ گَژھو وۄنۍ بایکِنگ ٹرٕپ تہٕ لَداخ لَداخ أسۍ تہِ ییٚتہِ کٲم گٔے ٲس کیٚنٛہہ ایٚک گَرَس منٛز اَسہِ ژھٕنۍ سۄ جَلدی مۄکلٲیِتھ تہٕ لٲج تَیٲری کَرٕنۍ لَداخ گَژھنٕچ تمہِ پَتہٕ کٔر اَسہِ کٲم اَسہِ ییٚتہِ سٔروِس ٲس بایکہِ کَرٕنۍ سۄ کٔر اَسہِ کیٚنٛہہ اَسہِ پانَس کھیٚن چیٚنٕچ ضرورَت پے سۄ کٔر اَسہِ پیک سورٕے ٹیٚنٹ ٲسۍ نہٕ اَسہِ کِہیٖنۍ اَسہِ اَنہٕ ناے ٹیٚنٹ ریٚنٹَس پٮ۪ٹھ تہٕ تہٕ کوٚر اَسہِ سُہ تہِ پیک تہٕ دَراے أسۍ پَتہٕ لَداخ ییٚمہِ ساتہٕ تہِ اَسہِ کُنہِ ساتہٕ اوس کیٚنٛہہ پٕلان بَنان أسۍ گَژھو کُن ٹرٕپَس پٮ۪ٹھ أسۍ تہِ ٲسۍ ایٚکٕسٹرا کیٚنٛہہ ؤرٕک کَران تہٕ پَتہٕ ییٚمہِ ساتہٕ تہِ کیٚنٛہہ ٹایِم اوس مِلان ویکَنٛڈَن پٮ۪ٹھ تہٕ أسۍ ٲسۍ پَتہ تمے دمَن دۄہَن گَژھان ٹرٕپ زیادٕ تہِ دور ٲسۍ نہٕ پَتہ گَژھان یِمَن دۄہَن اَگَر کانٛہہ بِزی اوس سُہ ٹایم شیٚڈول آسان تِمَن دۄہَن اوس أسۍ ٹایِم کَران کَم زیادٕ زیادٕ اِستعمال باقِیَن دۄہَن تہٕ امہِ تِکیاز کہِ اَسہِ مِلہِ ٹایم ٹرٕپہِ ٹرٕپ کَرنہٕ خٲطرٕ